پانٛژ سَپتمبَر ٹیٖچٲرٕس ڈیٚے ژۅداہ نَومبَر چِلڈرنٕز ڈیٚے شےٚ اَپریل میٛٲنۍ بٔرِتھ ڈیٚے زٕتوٚوُہ فبَرؤری ؤرلڈ ویٹ لینٛڈ ڈیٚے أٹھ سپتمبَر ؤرلڈ اوزوٗن ڈیٚے